کالج ڈگری چھِ واریاہَن تہِ میٚتہِ وۄنۍ اَمہِ کھۄتہٕ رُت تہِ ہیٚکہٕ ہاو أسۍ پانَس ستۍ کرِتھ أسۍ ہیٚکہٕ ہاو بدل کیٚنٛہہ تہِ پرتھ کُنہِ بَدل فیٖلڈس گٔژھِتھ ییٚتہِ أسۍ واریاہ زیادٕ ماٹِویٹ تہِ گژھہٕ ہاو اور کُنہِ گھڑِ سُلہِ گھڑِ لگہٕ ہاو تہِ کُنہِ منٛز مگر أسۍ چھِ پانٔے پاگل اسہِ کٔر نہٕ کیٚنٛہہ خاص کَر میٛنۍ مامتٕر بیٚنہِ سۄ گٔے ایٚم ایٚس سی خٲطرٕ گۄڈٕ کرٕن گرٛیجویشَن تَتہِ مِلے یَس ڈگری مگر لٔج نہٕ وُنہِ تہِ کُنی اسی لیے چھُ یہِ سورُے بیٚکار